السلامُ علیکُم وعلیکُم السلام اہَن حظ گاڈٕ ؤنِو حظ کۭژاہ کِلوٗ چھِ ساڑ ژور ہَتھ رۄپیہِ چھِ کِلوٗ گژھان تِم حظ چھِ گژھان شےٚ ہَتھ رۄپیہِ کِلوٗ تِم چھِ گژھان پانٛژھ ہَتھ

اہَن حظ

صحی صحی یَتھ حظ چھِ واریاہ سَتھ ہَتھ رۄپیہِ

نہَ نہَ تُہۍ ؤنِو مےٚ پتاہ پَنُن أسۍ ترٛاوَو یورٕے بیٚیہِ حظ سوزہو أسۍ تُہۍ سوٗزہوٗن کانٛہہ نفر سُہ وُچھِ گۄڈٕ گاڈٕ واڈٕ کِژھ کیٛاہ چھِ آ گاڈٕ چھِ الحمدُاللہ اَصٕل اَدٕ سُہ چھُ وۅنۍ آمتُے پتہٕ ہَتھ گَژھِ اور ہَتھ گژھِ یور

صحی صحی

خانٛدر کٔمِس چھُو تۄہہِ خانٛدر کٔمِس چھُ صحی صحی تیٚلہِ چھُو دوٚر سال کھیٚون صحی صحی سوٗزِہوٗن تُہۍ نَفر تہٕ بہٕ سوزٕ گاڈٕ چلو ٹھیٖک چھُ